حیوانو یِم چَو چاروٲے چھِ یِم چھِ اہم ضٔروٗرتھ چاہے تِم کھٮ۪نہٕ رٔنٛگۍ ٲسِن تِکیٛازِ أسۍ چھُ وٕچھان یِم تہِ اَسہِ وٕنۍکٮ۪س کھٮ۪نٕکۍ چیٖز چھِ تِم چھِ واریاہ تعدادَس منٛز یِموٕے چَو چاروایو پٮ۪ٹھ أسۍ حٲصِل کَران چاہے یہِ ماز ٲسِن چاہے یہِ دۄد ٲسِن یا باقٕے یِم وٕنۍکٮ۪س دۄدٕ پٮ۪ٹھ بَنَن وٲلۍ پرٛوڈَکٹ بَنان چھِ اَسہِ یِم تہِ چیٖز بَنان چھِ اَسہِ نہِ یِمہِ اَسہِ کھٮ۪وان چھِ چاہے سُہ دۄد ٲسِن یا دۄد بَنٲومٕتۍ مِٹھایہِ آسَن یہِ چھُ اَسہِ گژھان چَو چاروٲے پٮ۪ٹھ حٲصِل اَتھ منٛز چھِ یُس ہَسا ایٚنِمٕل ہزبٮ۪نٛڈرٛی یہِ چھُ واریاہ کَنٹِرٛبیوٗٹ کَران تِکیٛازِ ییٚلہِ أسۍ وٕچھان چھِ یِم اَنِمٕل ہزبٮ۪نٛڈرٛیٖز یِم آے بَناونہٕ یِم آے امے مقصد بَنان موٗجوٗب بَناونہٕ تِکیٛازِ یِم چَو چاروٲے یِم گژھن محفوٗظ روزٕنۍ تہٕ یِم گژھن یِہُنٛد اَصٕل پٲٹھۍ گژھِ یُن نَشوٗنُما یِہُنٛد گژھِ گژھُن اَصٕل پٲٹھۍ تہٕ بیٚیہِ ییٚلہِ أسۍ وٕچھان چھِ چاہے اٮ۪گرِکَلچَر چھُ اٮ۪گرِکَلچَر تہِ چھُ ضٔروٗری تِکیٛازِ یِمَے چھُ اَسہِ کھٮ۪ن دِوان یِمنٕے چَو چاروایَن ییٚلہِ أسۍ وٕچھان چھِ اٮ۪گرِکَلچَر چھُ اَکھ مین سُہ اَکھ فیٖلڈاہ ییٚتہِ پٮ۪ٹھ أسۍ حٲصِل چھِ کَران یِمو پٮ۪ٹھ چاہے سُہ ییٚمہِ ساتہٕ أسۍ وٕچھان چھِ واریاہَن ہُندُستانکٮ۪ن سٕٹیٹَن منٛز چھِ یِوان یِہںٛدِ خٲطرٕ گُپنَن خٲطرٕ کھٮ۪ن یِوان تیار کَرنہٕ یا چاہے سُہ چاہے سُہ أسۍ وٕچھان چھِ کوٚش کہِ رنٛگَس منٛز یا باقٕے یِم اٮ۪ویلیبٕل بازرَس منٛز وٕنۍکٮ۪س یِم چیٖز چھِ تِم چھِ اَسہِ یِمٕے چاہے سُہ اٮ۪گرِکَلچَر ٲسِن یا یہِ ایٚنِمٕل ہزبنٛڈرٛی یِم چھِ واریاہ اَسہِ مَدَد کَران تِکیٛازِ یِموُے وَسادَت یِموُے مَدتہٕ کہِ ضٔریہِ چھِ أسۍ ہٮ۪کان یِمہٕ چیٖز یُس اَسہِ حیوانو پٮ۪ٹھ چھِ گژھان حٲصِل چاہے سُہ ماز ٲسِن چاہے یہِ دۄدٕکۍ بَنٲیمٕتۍ چیٖز آسَن تہٕ یِمہٕ زیادٕ زیادٕ یِم اَتھ کُن زوٚن دِنہٕ خٲطرٕ تِکیٛازِ بروںٛہہ ٲسۍ واریاہ چاروٲے رَچھان پَتہٕ اوس نہٕ آسان چاہے تِم تیٖر ٲسۍ آسان زیادٕ پَہَم ٲسۍ بروںٛہہ ٲسۍ ییٚتہِ چاہے تِم گاوٕکِس صوٗرتَس منٛز گٲوٕ ٲسۍ أسۍ رَچھان گامہٕ وٲلۍ یا قصبَن منٛز وٕنۍکٮ۪س لوگُن دۄہ کھۄ دۄہ سُہ کَم گژھُن تہٕ تَمہِ سۭتۍ گورمٮ۪نٛٹَس تہِ پَزِ کہ یِم یِتھۍ اِنشیٹِو تُلٕنۍ یِم گژھن لُکَن زیادٕ زیادٕ یِم ڈایری فارَم یوٗنٹٕز دِنہٕ تِکیٛازِ اَکھ مِلہِ دۄد مِ لہِ ہے یِم یُس بیٚیہِ صاف تہٕ شُد آسہِ ہے تہٕ بازرٕ پیٚیہِ ہا نہٕ اَسہِ اَنُن کِہیٖنۍ البتہ وٕنۍکٮ۪س سٲنِس ایریاہَس منٛز تہِ چھِ اَتھ بِزنِسَس سۭتۍ خاص کر یَتھ ماگمَس منٛز زٕ ژور پانٛژھ گَرٕ چھُ ییٚتہِ اَسہِ اَتھ منٛز کَران اَتھ سۭتۍ یِمو گاوٕ زٕ ژور پانٛژھ پانٛژھ شےٚ شےٚ یوٗنِٹ ییٚتہِ گاوٕ اَنہِ مَژٕ چھےٚ یوٗنِٹ پَنٕنۍ کھوٗلمٕتۍ چھِ تِم چھِ کَران اَتھ سۭتۍ تہٕ تَمہِ سۭتۍ چھِ یَتھ سٲنِس اَتھ قصبَس واریاہ فٲیدٕ مِلان ییٚلہِ أسۍ دۄد چھِ اَسہِ مِلان تَمے پٮ۪ٹھ تہٕ سُہ چھِ سانہِ خٲطرٕ اَکھ چھُ آسان شوٚد دۄد بیٚیہِ چھِ آسان صاف دۄد تہٕ بازرُک دۄد چھِنہٕ پٮ۪وان اَسہِ اَنُن کِہیٖنۍ تہٕ بیٚیہِ چھِ آسان سُہ آب وَرٲے تہٕ اَسہِ پَزِ آ یقیٖناً اگر اَتھ منٛز اَسہِ گورمٮ۪نٛٹ مَدَد کَرِ ہے لُکَن لون دیہِ ہے بَڑٕ یَتھ منٛز نہٕ اَسہِ تِکیٛازِ مین پرٛابلِم چھِ اَسہِ گارَنٹرَن ہٕنٛز یِوان اگرَے گۄ گارَنٹَر فرٛی تھاوِہے تہٕ بٮ۪نٛکَن تہِ منٛز یِم لون آسان گژھان اٮ۪سٮ۪سیبٕل اَسہِ خٲطرٕ تہٕ أسۍ ہَسا ہٮ۪کٕہو ییٚتہِ یِم با باقٕے لوٗکھ تہِ چھِ وٕنۍکٮ۪س بے روزگار چھِ یِم تہِ کَرٕہَن یِم تہِ تُلہٕ ہَن کانٛہہ قدمہ اَتھ کُن تہٕ یِم کَرٕہَن کٲم یِم کَرٕہَن پَنٕنۍ یوٗنِٹ کھَڑا مگر ساروے کھۄتہٕ بٔڑ ہِںٛڈرٛنٕس چھِ یِوان اَتھ منٛز یِہٕے تِکیٛازِ ییٚمہِ ساتہٕ تہِ أسۍ چاہے لون خٲطرٕ یا کیٛازِ پونٛسہٕ چھِنہٕ وٕنۍکٮ۪س اٮ۪ویلیبٕل لُکَن نِش پانَس نِش ییٚمہِ ساتہٕ لونہٕ خٲطرٕ یہِ گژھان چھُ بٮ۪نٛکَن پٮ۪ٹھ تَتہِ چھُنہٕ تَتہِ چھِ گارنٹَر ژھانڈان تہٕ گارنٹَر چھُنہٕ مانان کٕہٕنۍ روزُن تہٕ اِسلیے پَزِ گورمٮ۪نٛٹَس یہِ اِنٕشیٹ تُلُن بٮ۪نٛکَن یِمَن لُکَن ہدایت دِنۍ بٮ۪نٛکَس منٛز یِم کٲم کَران چھِ یِمَن لُکَن دِیِو گارَںٹَر وَرٲے لون تہٕ بیٚیہِ دِیوٗکھ سہل آسان قٕسطن پٮ۪ٹھ دِیوہوٗکھ لون تہٕ بیٚیہِ اِنٹرٛسٹ ریٹ تہِ واریاہ کَم تِکیٛازِ زیادٕ زیادٕ لوٗکھ گژھٕ ہن اَتھ کُن یِمَن ڈایری یوٗنِٹٕز یِم ترٛاوٕہَن تِکیٛازِ اَسہِ چھِ سورُے پرٛٮ۪تھ کانٛہہ چیٖز اَمے پٮ۪ٹھ أسۍ أسۍ وُنۍکٮ۪س مین یُس اَسہِ کٔشیٖرِ منٛز ییٚتہِ أسۍ چھِ واریاہ تعدادَس مںٛز ییٚتہِ ماز کھٮ۪وان یا دۄد چھِ دۄدٕکۍ بَنٲومٕتۍ چیٖز چھِ یِم چھِ اَسہِ اَمے پٮ۪ٹھ مِلان یِموٕے چَو چاروایو پٮ۪ٹھ مِلان تہٕ أسۍ چھِ کھٮ۪وان ییٚتہِ ماز ٲسِن دۄد ٲسِن یا باقٕے دۄد بَنٲوِتھ ژامَن چھِ یا أسۍ چھِ کھٮ۪وان زامہٕ دۄد ییٚلہِ یہِ صاف تہٕ شوٚد آسہِ تہٕ اَسہِ تہِ گژھِ پرٛاپَر تِکیٛازِ دۄدٕے چھِ سُہ یُس اَکھ کَمپَلیٖٹ غذا چھُ ییٚمہِ سۭتۍ سانٮ۪ن بَچَن اَصٕل پٲٹھۍ نَشوٗنُما گژھِ تہٕ أسۍ گژھو نہٕ وٕنۍکٮ۪س یِم بٮ۪مارِ چھِ مین مالنیوٗٹِرٛشَن چھِ کُپوشَن تَمیُک شکار گژھو نہٕ کینٛہہ تہٕ اَمہِ خٲطرٕ چھِ مگر گورمٮ۪نٛٹَس تہٕ اِنٕشیٹِو تُلٕنۍ بہٕ چھُس یِہٕے گورمٮ۪نٛٹَس رِکوٮ۪سٹ کَران ییٚمہِ جموں کشمیٖر اٮ۪ل جی یُس گورمٮ۪نٛٹ چھِ تِم کَرَن تٕم تُلَن اَتھ پٮ۪ٹھ سٹٮ۪پ تہٕ یُتھ زیادٕ زیادٕ لوٗکھ اَتھ کُن مٲیِل گژھن زیادٕ زیادٕ لوٗکھ یِم ہٮ۪کَن یِم ڈایری فارَم ترٛٲیِتھ تہٕ پَنُن روزگار کَمایِتھ تہٕ گورمٮ۪نٛٹ کِس یَتھ پٮ۪ٹھ تہِ پیٚیہِ نہٕ بار زیادٕ کینٛہہ تِکیٛازِ نوکری ژھانٛڈَن نہٕ پَتہٕ زیادٕ لوٗکھ کینٛہہ تہٕ ییٚلہِ تِمَن گَرے پَنٕںۍ بیٚیہِ ہٮ۪کَن تِم پانہٕ باقٕیَن لُکَن تہِ پَتہٕ روزگار دِتھ